اگر أسۍ کتھ کرو ایٚگرِکَلچرٕکۍ پنٕنہِ یُس سون ایریا چھِ یَتھ منٛز یُس اؠگرِکَلچر گژھان چھُ اگر أسۍ کتھ کرو کلایمیٹ کٕتھ کٔنۍ چھُ افؠکٹہٕ کران اتھ منٛز ساروی کھۄتہٕ اتھ منٛز چھِ زٕ چیٖز یِم مین چھِ اکھ گوٚو ڈراٹھ تہٕ بیاکھ چھُ اتھ منٛز ہیل سٔٹارٕم ڈرٛاٹھ چھُ اَمہِ موٗجوٗب تِکیازِ یہِ سون ایریا چھُ ییٚتہِ چھُنہٕ زیادٕ آب کینٛہہ تہٕ اگر دَو گژھِ یہِ چھُ واریاہ زیادٕ پرابلِم کران سٲنِس ایٚگرِکَلچر سیٚکٹرس تِکیازِ آب چھُ آسان واریاہ چیٖز چھِ آسان تِم رازما چھُ آسان یا کانٛہہ تہِ رٹھوَنگن تھل چھُ آسان واریاہ زیادٕ واریاہ قٕسم چھُ آسان یِمن زَن آب چھُ آسان واریاہ زیادٕ ضروٗری تہٕ اگر نہٕ روٗد پیٚیہِ ٹایم ٹُو ٹایم یہِ چھُ بے فٲیدٕ آسان یہِ چھُ گژھان ختم یہِ چھُ گژھان دٔزِتھ تہٕ امہِ خٲطرٕ چھُ آب واریاہ زیادٕ ضروٗری تہٕ اتھ منٛز اگر أسۍ کتھ کرو ڈراٹھ اگر داوُک چھُ گژھان کُنہِ تہِ ساتہٕ کُنہِ تہِ ؤرۍ یہِ یِم چیٖز چھِنہٕ ہؠکَان وۄپدِتھ کینٛہہ تہٕ یہِ چھِ ساروی کھۄتہٕ بوٚڑ چیٖز اؠگرِکَلچَرَس منٛز یَس اگر ہَسا یہِ ڈراٹ گژھِ اگر داوُک گژھِ تہٕ یِم چیٖز چھِنہٕ ہؠکان وۄپدتھ کینٛہہ امہِ علاوٕ اگر أسۍ کتھ کرو ہیل سٔٹارم ہیل سٹارم چھُ بیاکھ اکھ یُس چیٖز چھُ ییٚمہِ سۭتۍ پرابلِم چھِ ہؠکان گٔژھِتھ یا گژھان چھِ سٲنِس اؠگرِکَلچَر سیٚکٹرس تِکیازِ ییٚلہِ تہِ کانٛہہ چیٖز چھُ ہؠوان تیار گژھُن اگر ہِیل سٔٹارَم سٹارم چھُ گژھٕنۍ اگر تَتھ ڈونٛٹھ چھُ پؠوان تہٕ سُہ چھُ بالکل ختم گژھان سُہ چھُ یِم پنہٕ ؤتھر چھِ آسان تِمن چھُ سُہ زیادٕ کران تہٕ تِم چھِنہٕ ہؠکان پتہٕ تمہِ برونٛٹھ پٔکِتھ کینٛہہ یہِ چھُ یِم زٕ چیٖز چھِ واریاہ زیادٕ یِم اِنسان یَتھ سٲنِس ایٚگرِکَلچَر سیٚکٹَر چھِ نۄقصان واتناوان تہٕ وۄنۍ کِتھ کٔنۍ چھِ کران ڈیٖل اتھ سۭتۍ سٲنہِ فارمر یا أسۍ کِتھ کٔنۍ چھِ آسان ڈیٖل کران سُہ گوٚو اکھ چھِ أسۍ بناوان وَنہِ ہارویسٹِنٛگ ٹینٛک چھِ بناوان تہٕ تَتھ منٛز چھِ تھاوان أسۍ یِم یُس آب چھُ آسان یہِ چھِ تھاوان أسۍ سٹور ییٚلہِ تہِ پَتہٕ اَسہِ آب چھِ ضوٚرَتھ لَگَان تہٕ أسۍ چھِ سُہ اِستعمال کَران یا اَمہِ علاوٕ چھُ کران کٲم أسۍ چھِ وۄنۍ گنٛڈان نؠٹ یِم نؠٹ چھِ آسان ہیل سٹارم خٲطرٕ یِم نؠٹ چھِ یِوان تِم چھِ گنٛڈان یُس اؠگرِکلچر چھُ آسان چاہے کانٛہہ تہِ چیٖز آسہِ کانٛہہ تہِ سبزی آسہِ تتھ چھُ پیٹھۍ نیٹ یِوان گنٛڈنہٕ اگر ہِل سٹارم گژھِ ڈوٗٹھ پیٚیہِ تہِ سُہ چھُنہٕ تتھ اثر واتناوان کیٚنہہ